پانٛژھ لَچھ پنٛژوَنٛزَہ ساس پانٛژھ ہَتھ تہٕ پٕنٛژٕہ نَو لَچھ نَمنَمَتھ ساس نَو شٮ۪تھ تہٕ نَمنَمَتھ سَتھ لَچھ سَتسَتَتھ ساس سَتھ ہَتھ کُنوُہ ژوٗر لَچھ ژُوَنٛزَہ ساس ژوٗر ہَتھ تہٕ پٕنٛژٕہ ٲٹھ لَچھ اَرہٲٹھ ساس ٲٹھ شٮ۪تھ تہٕ اَروَنٛزَہ